پَنٕنہِ زِنٛدگی منٛز چھُ گِنٛدُن واریاہ ضروٗری گِنٛدُن چھُ اَسہِ واریاہ زیادٕ سِٹرٛانٛگ کران واریاہ زیادٕ مَضبوط کران أنٛدٕرۍ تہِ نیٚبٕرۍ تہِ ماملات ہیٚچھناوان بیٚیہِ زِنٛدگی ہُنٛد واریاہ کیٚنٛہہ ہیٚچھناوان تَوَے چھِ اکھ گٔے تعلیٖم تہٕ پَرُن أمۍ چھِ پانہٕ وٕنۍ واریاہ زیادٕ رٔلِتھ اَگر اِنسان گِنٛدِ پرِ نہٕ کیٚنٛہہ تیٚلہِ چھُ اوٚن اَگر پَرِ مَگر گِنٛدنہِ کیٚنٛہہ تیٚلہِ چھُ لوٚنٛگ اِنسان اَنسانَس چھُ پَرُن تہِ واریاہ ضروٗری گِنٛدُن تہِ واریاہ زیادٕ ضروٗری یوٗتاہ پَرُن چھُ ضروٗری توٗتاہ چھُ گِنٛدُن تہِ واریاہ ضروٗری اَمہِ سۭتۍ چھُ سوٚن جِسٕم واریاہ زیادٕ ایٚکٹیٛوٗ روزان واریاہ زیادٕ چُست روزان تَنٛدرُست روزان أسۍ چھِ ہیٚکان کانٛہہ تہِ کٲم کٔرِتھ آرام سان سوٚن صحت چھُ اَمہِ سۭتۍ روزان تَوے چھِ یہِ واریاہ ضروٗری سانہِ زِنٛدَگی منٛز بیٚیہِ یُس اِنڈیاہَس منٛز پرٛموٹ چھُ کران سَپوٹٔس سُہ چھُ کھیلو اِنڈیا کھیلو سُہ چھُ واریاہ زیادٕ پرٛموٹ کران گِنٛدُن بیٚیہِ زَن یُس یوٗتھ سٔروِس اینٛڈ سَپوٹٔس چھُ سُہ تہِ چھُ واریاہ زیادٕ محنت کران کہِ أسۍ کِتھٕ پٲٹھۍ جوڑوکھ لُکھ یِم گِنٛدن بیٚیہِ یہِ گِندنَس سۭتۍ یِم تہِ سِکیٖم چھِ تِم چھِ اَسہِ گِنٛدنَس کُن گِنٛدنَس سۭتۍ جوڑان تہٕ ڈرٛگ فرٛی کران أسۍ چھِنہٕ ہیٚکان ڈرٛگہٕ نِش چھِ أسۍ دوٗر روزان گِنٛدنَس کُن چھِ أسۍ زیادٕ مُتواجہ دِوان زیادٕ مُتوجہ گژھان بیٚیہِ چھُ گِنٛدُن واریاہ ضروٗری کیٛازِ کہِ اَگر نہٕ اِنسان گِنٛدی کیٚنٛہہ سُہ چھُ لگان باقین کھُرافاتن مٔکرین کھُرافاتن بیٚیہِ چھِنہٕ تٔمِس منٛز تٔمۍ سُنٛد جِسم آسان تیُتھ تَندرُست کیٚنہہ یُس زَن تٔمۍ سُند چھُ آسان یُس زَن گِنٛدان آسہِ کَنٹِنیٛوٗ